یِم سٲنِس ایریاہَس منٛز لوکَل کٲرۍ گَر چھِ یا کینٛہہ کٲم کَرَن وٲلۍ چھِ تِم چھِ مُختلِف قٕسمَن ہٕنٛدِ س۪نٹَر کھُلاوان تِم چھِ مُختلف قٕسمَن ہٕنٛدۍ یہِ یَتھ منٛز تِم ٹرٛینِنٛگ چھِ دِوان تِم سینٹَر کھُلاوان ییٚتہِ تِم سانہِ گامکٮ۪ن بیکار لُکَن ٹرٛینِنٛگ چھِ دِوان مثلاً یِم قٲلیٖن کٲم زانن وٲلۍ کٲرۍ گر چھِ تِم چھِ قٲلیٖن سینٹر کھُلٲیِتھ سانٮ۪ن ماجن بیٚنٮ۪ن روزگار دِتھ تِمن ہٮ۪چھناوان قٲلیٖن کٲم تہٕ کیٚنٛہہ چھِ یِم سٕژ کٲم چھِ کَران سٕژ وستہٕ چھِ آسان تِم چھِ سانٮ۪ن کورٮ۪ن سانٮ۪ن ماجَن یا سانٮ۪ن بایَن تہِ پانَس سۭتۍ رٔٹِتھ تِمَن سٕژ کٲم ہیٚچھناوان تہٕ امہِ سۭتۍ چھِ تِم اَکھ اَکھ کانٛہہ ہُنَر تہِ ہیٚچھان تہٕ تِمَن چھِ تمہِ سۭتۍ فٲیدٕ تہِ مِلان شالہٕ کٲم کَرَن وٲلۍ چھِ شالہٕ کٲم ہیٚچھناوان واریاہ واریاہ یِتھۍ یِم چھِ سینٹر کھُلاوان یِم چھِ بٔڑۍ بٔڑۍ کیمپ دِوان یِم چھِ گۄڈٕ کیمپ دِوان یور یِم لُکَن بُلاوان چھِ تَتہِ چھِ یِم لُکَن پنٛنِس کارَس پنٛنِس ہُنرس مُطٲبِق وَنان تہٕ لُکن چھِ پنٛنٮ۪ن سینٹرَن منٛز یِنٕچ دعوت دِوان تہٕ پَتہٕ چھِ سانہِ ایریاہٕکۍ لوٗکھ تور تِمن س۪نٹرن منٛز گٔژھِتھ مُختٔلِف قٕسمَن ہٕنٛدۍ ہُنر تہٕ مُختٔلِف قٕسمَن ہٕنٛدۍ کار ہیٚچھان تہٕ اَگرَے مےٚ تہِ آسہِ کانٛہہ یُتھ اَمہِ قٕسمُک کانٛہہ فَن ہیٚچھُن اَمہِ قٕسمٕچ کانٛہہ کٲرگٔری آسہِ مےٚ ہیٚچھی بہٕ یژھ باغہٕ ییٚتہِ چھِ اکھ تَتھ چھِ باغَس پٮ۪ٹھ وَنان تَتہِ چھِ اکھ بوٚڈ بار سٮ۪نٹَر ییٚتہِ مُختلِف قٕسمَن ہٕنٛز کامہِ چھِ ہیٚچھناوان تہٕ تور گٔژھِتھ یَس بہٕ پَنُن فن ہیٚچھُن تہٕ تمیُک مُظٲہِرٕ پَتہٕ واریاہَن جایَن کَرُن